گِنٛدُن تہٕ درٛکُن یہِ چھُ اِنسانَس چاہے سُہ جسم ٲسِن یا دیٚماغ ٲسِن دۄنوٗنی منٛز چھُ یہِ اِنسانَس یُس چھُ آسان أمِس واریاہ کیٚنٛہہ ہیٚکان أمۍ سٕنٛدِس جِسمَس تہٕ بیٚیہِ أمۍ سٕنٛدِس دیٚماغَس بڑھٲیِتھ ییٚلہِ أسۍ وُچھان چھِ عام ییٚلہِ تہِ کانٛہہ اِنسان گِنٛدان چھُ تٔمۍ سٕنٛدۍ گِنٛدنہٕ سۭتۍ چھُ تٔمِس یُس تٔمۍ سُنٛد جِسم چھُ آسان سُہ چھُ ورزِش کَران تٔمِس چھُ جِسمَس منٛز خوٗن دورٕ دورٕ کَران دورٕ دورٕ ییٚمہِ ساتہٕ تہٕ تٔمِس خوٗن اصٕل پٲٹھۍ چھُ جِسمَس منٛز کران تہٕ تٔمِس چھُ میٚنٹین یُس تٔمِس چھُ جِسم روزان صحت منٛد تہٕ تنٛدرست یِتھ پٲٹھۍ اکھ مشہوٗر ٲں وَنُن تہِ چھُ أکِس مٲہِر سُنٛد زِ یُس ہَسا اِنسان سُنٛد دیٚماغ چھُ سُہ ہَسا چھُ روزان اَکھ تنٛدرست دیٚماغ چھُ روزان أکِس صحت منٛد جِسمَس منٛز ییٚلہِ اِنسان صحت منٛد جسم تھایہِ تیٚلے روزِ تٔمِس صحت منٛد دیٚماغ تہِ اِنسانَس پَزِ ڈیلی گِنٛدُن درٛوکُن تِکیٛازِ گِنٛدنہٕ درٛوکنہٕ سۭتۍ چھُ اِنسانَس یُس أمۍ سُنٛد جسم چھُ آسان یا أمۍ سُنٛد یُس یہِ دیٚماغ چھُ آسان یہِ چھُ بہتریٖن پٲٹھۍ کٲم ہیٚکان کٔرِتھ تہٕ یہِ چھُ ہیٚکان اصٕل پٲٹھۍ سوٗنٛچِتھ سَمجھِتھ تہٕ پرٛیٚتھ کانٛہہ کٲم اصٕل پٲٹھۍ کٔرِتھ تہٕ اِنسانَس پَزِ پرٛیٚتھ کانٛہہ کٲم